مےٚ چھ اَکہِ وِزِ لیچھمٕژ پننہِ ویٚسہِ خأطرٕ پویٹری کیٛازِ کہ تٔمِس أس واریاہ خۄش گژھان پویٹری بوزٕنۍ پتہٕ أسٕس بہٕ سٮ۪ٹھاہ کوٗشِش کران زِ تٔمِس گژھہِ میٛأنۍ پویٹری خۄش کرٕنۍ ییٚمہِ وِزِ مےٚ تٔمِس سُہ تحفہٕ کٔر تٔمۍ سٕنٛدِس زایہِ دۄہس پٮ۪ٹھ دیُت مےٚ تٔمِس سُے اکھ تحفہٕ مےٚ أسۍ تٔمۍ سٕنٛدۍ باپتھ اکھ پویٹری لیچھمٕژ یتھ منٛز مےٚ پنٔنۍ دِلٕکۍ حال أسۍ بیاں کٔرۍ مٕتۍ بیٚیہِ أسِم تِمہِ سٕنٛدۍ تہِ بیاں تٔمہِ سٕنٛدۍ تہِ دِلٕکۍ حال بیاں کٔرۍ مٕتۍ سُہ وقت بیاں کوٚرمُت ییٚمہِ ساتہٕ أسۍ یِکوٹے أسۍ تمۍ سٔنٛدۍ سۄ گٔے تمہِ سۭتۍ واریاہ زیادٕ خۄش سۄ چھےٚ مےٚ اَز تہٕ دپان زِ ییٚمہِ وِز ییٚمہِ وِزِ ژےٚ مےٚ کانٛہہ تحفہٕ چھی دیُن مےٚ مےٚ دیٖزِ تیُتُھے اکھ تحفہٕ تِکیٛازِ سہُ تحفہٕ روٗز مےٚ زندگی سُہ تحفہٕ روزِمےٚ زِنٛدگی بر یاد